ہیٚلو آ ٹھیٖک پٲٹھۍ تُہۍ چھو ٹھیٖک

ییٚکیاہ بیٚہِتھ سبزی چھِ اَسہِ پَکان

ٹھیٖک ٹھیٖک چلو ٹھیٖک ییٚلہِ ژٕ وَنان چھُکھ تیٚلہِ چھُ ٹھیٖک آ ادٕ کیاہ ٹھیٖک اد سا ٲٹھ دہ کنال تمام ہر کینٛہہ ہاکھ واکھ مُجہِ گۄگجہِ آ تتھ مَنٛز چھُ موٚنٛگ تہِ آسان

تتھ مَنٛز چھُ موٚنٛگ آسان مَکٲے چھِ تتھ مَنٛز چھُ واریاہ ہیٚلو

لٲر چھِ آسان اَلہٕ چھِ آسان تتھ مَنٛز لٲر چھِ مےٚ سٮ۪ٹھاہ نیران دۄشوے قسم ہُم سبز تہِ تہٕ آ أسۍ حظ چھِ ہور منری پٮ۪ٹھ سوزان

چلو ٹھیٖک چھُ ادٕ سا آ ٹھیٖک ادٕ سا